اگر بہٕ پَننہِ گامٕچ کتھ کَرٕ ییٚمہِ ساتہٕ تہِ سردی وۄتھان چھےٚ یعنے کہِ تمہِ ساتہٕ کُم چیٖز چھِ أسۍ گَرَن مَنٛز بَچا بَناوان یعنے کہِ ییٚمہِ سۭتۍ أسۍ مَطلَب زُکام نِش یا سَردی نِش ہیٚکو بٔچِتھ گۄڈنیٚتھٕے اَگَر أسۍ کامَن چیٖز وٕچھو کہِ عام طور پَر چھِ گامَن مَنٛز خاص کر سٲنِس گامَس مَنٛز تہِ چھُ یِہوے رِواج کہِ لوٗکھ چھِ زیادٕ تَر کیاہ چھِ اتھ وَنان رَزمہَ دالہِ ہُنٛد اِستعمال کَران یعنے کہِ اتھ مَنٛز چھُ میگزِمَم کیاہ چھِ اتھ وَنان دال گَژھان اِستعمال مَطلَب تِم مَطلَب وَنان ریٚمِڈیٖز چھِ یِوان بَناونہٕ یِم کیاہ چھِ اتھ ونان کیاہ چھِ اتھ وَنان سردی نِش تھوڑا محفوظ چھَ تھاوان بیٚیہِ چھُ بَناوان مِثال کے طور پر کیاہ چھِ اتھ وَنان سٲنِس گامَس مَنٛز کیاہ چھِ اتھ وَنان کَہوٕ چھُ یِوان بَناونہٕ کہوٕ یتھ مَنٛز کیاہ چھِ اتھ وَنان مُختلِف چیٖز چھِ یِوان تراونہٕ اَدرَک چھِ یِوان تراونہٕ کیاہ چھِ اتھ وَنان شَنٛگٕر چھِ یِوان تراونہٕ یہِ تہِ چھِ اَسہِ سردی نِش بیٚیہِ چھِ أسۍ وٕچھان کیاہ چھِ اتھ وَنان عام طور پَر ہوم ریٚمِڈِیَن مَنٛز چھِ اَسہِ بیٚیہِ یِوان کیاہ چھِ اتھ وَنان حَلوُک اِستعمال چھِ یِوان کَرنہٕ یعنے کہِ حٔلوٕ چھِ بَناوان تِکیازِ سردی چھِ آسان واریاہ زیادٕ لوٗکھ چھِ امہِ دۄہ گرم گرم تہٕ توٚت توٚت کھیٚوان تہٕ کیاہ چھِ اتھ وَنان امہِ خٲطرٕ چھِ کیاہ چھِ اتھ وَنان أسی مان ژٕ کیاہ چھِ اتھ وَنان حٔلوٕ تہِ چھِ بَناوان امہِ عَلاو تہِ چھِ اگر أسۍ وٕچھو مان ژٕ کیاہ چھِ اتھ وَنان بَڑمازُک اِستعمال چھُ گَژھان زیادٕ تِکیازِ بَڑماز چھُ تھوڑا گَرمٕے آسان تٲسیٖر رٔنٛگۍ تہٕ یہِ بَڑماز تہِ چھُ یِوان اصل پٲٹھۍ گَرَن مَنٛز بَناونہٕ خاص کر سٲنِس گامَس مَنٛز تہِ چھِ یہِ چیٖز کامَن تہٕ یہِ چیٖز چھُ یِوان گامَن مَطلَب گَرَن مَنٛز بَناونہٕ امہِ عَلاو اگر أسۍ وٕچھو کیاہ چھِ اتھ وَنان چایہِ ہُنٛد چھُ گَژھان زیادٕ اِستعمال مِثال کے طور پَر اَگر أسۍ وٕچھو کَشمیٖرَس مَنٛز چھِ ساروی کھۄتہٕ مَشہوٗر چاے سۄ گٔے نوٗن چاے تہٕ نوٗن چاے ہُنٛد تہِ چھُ گَژھان زیادٕ تَر اِستعمال کَتھ مَنٛز اتھ سردی مَنٛز تہٕ بیٚیہِ چھُ اَگر أسۍ باقٕے چیٖز بَناوو حٔلوٕ بَناوو تتھ مَنٛز چھُ کھوٗنٛپرٕ بادام کِشمِش یِمَن چیٖزَن ہُنٛد تہِ اِستعمال گَژھان تہٕ یِم چیٖز چھِ عام طور پر گَرَن مَنٛز یِوان بَناونہٕ خاص کَر سٲنِس گامَس مَنٛز تہِ تاکہِ سردی نِش روزِ اِنسان محفوٗظ تہٕ امہِ عَلاوٕ چھُ کیاہ چھِ اتھ وَنان گَرم تریشہِ ہُنٛد اِستعمال تہِ یِوان کَرنہٕ یعنے کہِ پاکوِتھ آب تہِ چھُ یِوان چیٚنہٕ تہٕ یِمَن یِم چھِ عام طور پَر سٲنِس گامَس مَنٛز یِوان اِستعمال کَرنہٕ بیٚیہِ چھُ آسان کیاہ چھِ اتھ وَنان اتھ مَنٛز ریٚتہٕ کالہِ چھُکھ آسان سِیُن ہۄکھومُت چاہے اَلہٕ ہَچہِ آسَن چاہے وانٛگَن ہَچہِ آسَن چاہے رُوانٛگَن ہَچہِ آسَن یِمَن ہُنٛد اِستعمال یِوان کَرنہٕ اَلہٕ ہَچہِ یِوان رَننہٕ وانٛگَن ہَچہِ یِوان رَننہٕ کیاہ چھِ اتھ وَنان رُوانٛگَن ہَچہِ یِوان رَننہٕ تہٕ یِمَن تہِ چھُ مَزٕ بَڑٕ ٹیسٹ یِوان کھیٚنَس